اگر بہٕ پننہِ علاقٕچ کتھ کرٕ اسہِ چھِ واریاہ زیادٕ مُشکلات چھِ اسہِ یہِ آبٕچ اسہِ شوٹیج چھِ آبٕچ کٔمی چھِ اسہِ واریاہ زیادٕ یہِ چھُ مطلب سٲنۍ خٲطرٕ اکھ بوڑ بار چیلینجنٛگ آسان یہِ ٹاسک ؤہراتس منٛز تِکیٛازِ ؤہراتس منٛز چھِ آسان واریاہ زیادٕ آبٕچ کٔمی اسہِ اسہِ چھنہٕ آسان آب تِتھ کٲٹھۍ کینٛہہ یِتھ کٲٹھۍ اسہِ ضروٗرَت چھِ آسان اسہِ چھِ واریاہ زیادٕ شوٹیج آسان آبٕچ ییٚمہِ سۭتۍ اگر أسۍ کتھ کرو ڈیٖل کرنٕچ کِتھ پٲٹھۍ أسۍ چھِ اَکھتُے یُس آب چھِ کم گژھان اتھ سۭتۍ چھِ أسۍ ڈیٖل کیٛاہ ڈیٖل کرو اتھ سۭتۍ آبٕچ کٔمی چھِ گژھان امۍ سۭتۍ ڈیٖل کرُن چھُ واریاہ زیادٕ مُشکِل گژھان واریاہ زیادٕ سانہِ خٲطرٕ مُشکِل گژھان آبس سۭتۍ ڈیٖل کرُن ییٚلہِ آبٕے آسہِ نہٕ کینٛہہ نتہٕ چھ اسہِ ضروٗرَت زندگی خٲطرٕ آب آب گژھِ آسُن ضروٗری ییٚلہِ نہٕ آبٕے اوس کہِ انسان کیٛاہ کرِ اتہِ چھِنہ کھران پنُن پان آبہٕ ورٲے کھٮ۪نس آب لگان پلو چھلنس آب سرٛان کرنس آب پرٛٮ۪تھ کتھِ چھُ آب لگان ییٚلہِ نہٕ آبٕے آسہِ کوٗتاہ مُشکِل چھِ گژھان اسہِ اتھ منٛزٕ وہراتس منٛز چھ واریاہ زیادٕ پرابلم اسہِ گژھان یہِ چھِ واریاہ زیادٕ ڈفِکلٹ اتھ سۭتۍ ڈیٖل کرُن ییٚلہِ نہٕ آبٕے آسہِ کینٛہہ اگر أسۍ کتھ کرو اسہِ کیٛاہ پزِ کرُن اسہِ پزِ آب بچاوُن اسہِ پزِ واریاہ کم آب استعمال کرُن پرٛٮ۪تھ کُنہِ خٲطرٕ اسہِ پزن اصل اصل بٔڑۍ واٹر ٹینٛک ڈیمز وغیرہ وغیرہ بناوٕنۍ آبس خٲطرٕ یتھ منٛز اسہِ آب تھاوو رِزٲرو اسہِ پزِ نہٕ آب فضوٗلس منٛز زایہِ کرُن کینٛہہ یہِ چھُ آسان گورمینٹ بلڈنٛگ چھِ آسان تِمن چھُ آسان آب روٲنی روٲنی ژوٚوُہن گنٛٹن تہِ پزِ نہٕ اسہِ کرُن کینٛہہ اسہِ پزِ آب بچاوُن آبس پٮ۪ٹھ گژھن میجٲرس لاگٕنۍ تِکیٛازِ آب چھُ واریاہ زیادٕ ضروٗری ییٚلہِ أسۍ یُس یہِ ڈپارٹمنٹ آسہِ پی ڈی ڈی اتھ ونو آب ترٛٲے تو اصل پٲٹھۍ اصل پٲٹھۍ ٹایِم ٹو ٹایِم ترٛٲیِو آب بیٚیہِ ترٛٲیِو تیُتُے آب یوٗتاہ أکِس انسانس لگہِ یہِ پزِ اسہِ کرُن امہِ سۭتۍ بچہِ سون آب تہٕ أسۍ روزو اصل تہٕ خۄشحال اسہِ گژھِ نہٕ آبٕچ کٔمی کینٛہہ